اَگر أسۍ کَتھ کرو کُنہِ لانگ ہَیِکۍ یا کُنہِ بَجہِ ٹریٚکہِ ہنٛز تہٕ اَتھ خٲطرٕ چھُ واریاہ پٕلینِگ سۭتۍ تَیٲری پیٚوان کَرٕنۍ اَگر أسۍ وُچھو أکِس اِنسانَس چھُ صحت منٛز روزنُک روزُن ضروٗری آسان تہٕ أتی ہیٚکہِ سُہ یِمَن ٹریٚکَن پٮ۪ٹھ ہایِکۍ کٔرِتھ اَگر أسۍ وُچھو گوٹٔس سِنیکٕس اَگر أسۍ وَنو أسۍ وَنو غزہ کیاہ چھِ أسۍ زیادٕ تر کھیٚوان یِمَن لانگ ہایکَن پٮ۪ٹھ أسۍ چھِ پریٚفر کران زیادٕ تر میگی کیازِ کہِ یُس میگی چھُ اکھ لایٹ غزہ یِوان مَاننہٕ یا اَگر أسۍ کَتھ کرو چاے یا بریٚڈ بَٹر یِم تہِ چھِ یِوان لایٹ غزہ ماننہٕ بیٚیہِ چھِ زیادٕ تر زیادٕ آبُک اِستعمال آسان کَرُن تَمہِ سۭتۍ ییٚمہِ آبہٕ سۭتۍ کیاہ چھُ گژھان تَمی آبہٕ سۭتۍ چھِ أسۍ یا میٲنۍ دوس أسۍ چھِ مانان زِ تَمہِ سۭتۍ چھُ اَسہِ زیادٕ پَہن ایٚنرجی پَنٕنِس جِسمَس منٛز میلان تہٕ یُس اَسہِ مدد چھُ کران ہَیِکۍ کرنَس منٛز اَگر وۄنۍ أسۍ کَتھ کرو یِمہٕ اَمہِ ہایِکہِ ہنٛز یا ٹریٚکہِ ہنٛز تِیٲری کِتھ پٲٹھۍ چھِ أسۍ کران کیٚنہہ دۄہ برونٛہہ یا ہَفتہٕ برونٛہہ یا رٮ۪تھ برونٛہہ چھِ أسۍ تہٕ میٲنۍ دوس سٲلِم أکسٕے محفل منٛز جمع گژھان یَتھ منٛز أسۍ واریاہن جاین ہہندۍ ناو برونٛہہ کُن تھاوان چھِ پَتہٕ یِمو جاین منٛز چھِ أسۍ اکھ مُنٲسِب جاے سٲلِم پریٚفر کران یہِ کُن ہیٚکو أسۍ گژھِتھ أسۍ چھِ پَتہٕ اَمہِ حِسابے أتی أتھۍ محفلہِ منٛز ہر کٲنسہِ پَنٕنۍ پَنٕنۍ زِمہ دٲری تھاوان فار ایٚکزامپٕل اَگر أسۍ مِثال وَنو مِثال کے طور پر بہٕ بہٕ تُلہٕ کھیٚن چٮ۪نٕچ زِمہٕ دٲری تہٕ میٲنین دوستن آسہِ نہٕ کھیٚن چینٕچ زِمہٕ دٲری کٲنسہِ تہِ یا بیٚیہِ کانٛہہ میانیٚو منٛز دوس آسہِ سُہ دَپہِ رہنُک سہنُک رہنُک سہنُک اَسہِ زِمہٕ دٲری گٔے تٔمِس پٮ۪ٹھ تہٕ یِتھٕے پٲٹھۍ چھِ أسۍ سٲلِم دو دوس ہر کانٛہہ پَنٕنۍ پَنٕنۍ زِمہٕ دٲری رَٹان پَتہٕ زٕ دۄہ برونٛہہ ییٚمہِ دۄہ اَسہِ ٹریٚک یا یاکہِ پٮ۪ٹھ نیرُن آسہِ تمہِ برونٛہہ زٕ دۄہ چھِ أسۍ سٲلِم دوس ہَسپَتال کُن پنُن میڈِکل چیٚک اَپ کرناوان اَگر أسۍ مِثال وَنو یِم تتھ میڈِکل چیٚک اَپس منٛز چھِ أسۍ مِثال کے طور پَنُن بُلڈ پریشر یا پَنٕنۍ واٹڑ لیول سٲنس جِسمَس منٛز یا أسۍ چھا مُنٲسب ہایک کرنہٕ خٲطرٕ کِنہٕ نہ یہِ سٲرٕے یہِ کیٚنہہ تہِ ضروٗریات یِم تہِ چھِ اَسہِ تِم چھِ أسۍ پانس گۄڈٕے وُچھان تہٕ پَتہٕ چھِ أسۍ اَتھ ٹریٚکہِ کُن ٹریٚکہِ کُن یا ہایکہِ کُن سَفر شُروغ کران